بہٕ ہسا کرٕ تۄہہِ برٛونٛہہ کٔنۍ یُس مےٚ گۄڈٕنیٛک پَنُن پرٛوڈَکٹہٕ کوٚر استعمال تٔمیٛک یُس تَجربہٕ وَنہو بہٕ تۄہہِ یُس اسہِ مےٚ اوٚن مےٚ انے ایٚلیٚکٹرٛانِک رایِس میکَر یُس یہِ ایٚلیٚکٹرٛانِک رایِس میکَر چھُ یُس ہسا مےٚ یہِ پرٛوڈَکٹہٕ اوٚن أمۍ ہَسا کٔر میٛٲنۍ کٲم واریاہ زیادٕ آسان کیٛازکہِ گۄڈٕ ہَسا اوس مےٚ پیٚوان ہُتھ کٔنۍ نار زالُن یا گیسُک استعمال کَرُن البتہ یُتھُے مےٚ یہِ اوٚن ایٚلیٚکٹِرٛک رایِس کُکَر میکَر أمی ہا کٔر میٛٲنۍ کٲم واریاہ زیادٕ سَہل اَتھ چھُ پیٚوان خٲلی مےٚ توٚمُل ترٛاوان منٛز آب ترٛاوان منٛز پَتہٕ چھُ مےٚ پیٚوان یہِ کۄنیٚکٹہٕ کَرُن پٕلگ سۭتۍ پَتہٕ چھِ کَران مےٚ پانٔے بَتہٕ تیار مےٚ نَہ سا چھَنہٕ پیٚوان اَتھ نظرٕ نَظرٕ دِنۍ کہیٖنۍ یا بیٚیہِ کیٚنٛہہ کَرُن

اَتھ چھِ کٲم گٔمٕژ یُس میٛون یہِ گۄڈٕنیٛک پرٛوڈَکٹہٕ اوٚن مےٚ یہِ بہٕ ہَسا گوٚوُس واریاہ زیادٕ خۄش کیٛاہ سا مےٚ اوٚن یہِ بیٚیہِ گٔے کٲم آز چھُس بہٕ دَپان مےٚ اوٚن یہِ مےٚ کوٚر واریاہ زیادٕ اصٕل ٲں دوست ووست تہِ چھِ مےٚ دَپان یہِ کَتہِ اوٚنُتھ ژےٚ بَڑٕ اصٕل کوٚرُتھ ژےٚ أڑۍ لوٗکھ چھِ دَپان سٹارٹَس ونیٛوکھ تِمو مَہ اَن ہُو یہِ تہِ پَتہٕ گٔے کٲم مگر مےٚ ہسا اوٚن مےٚ نَہ سا مون نہٕ تہنٛد کِہیٖنۍ بہٕ چھُس آز تہِ دَپان مےٚ کوٚر اصٕل کٲم مےٚ اوٚن یہِ پرٛوڈَکٹہٕ